راتھ کریو مےٚ فِلِپ کاٹہٕ پٮ۪ٹھ نٮ۪ک بینٛڈ آرڈر سُہ حظ اوس اَصٕل اوس نہٕ سُہ کینٛہہ تَمِچ کالِٹی سا ٲسۍ نہٕ اَصٕل کینٛہہ بیٚیہِ حظ اوس سُہ فُٹمُت